اَلسلام علیکُم اَس اَلسلام علیکُم جِناب ؤنۍتو کَم حظ چھِو اَہن حظ آ ؤنۍتو کیٛاہ کٲم ٲس اَ کِہیٖنۍ چھُنہٕ پَرواے تُہۍ روزان کَتہِ چھِو اچھا ٹھیٖک کٔژِ دۄہہِ چھِ کَرُن اچھا لَبَن تہٕ تا نیٚبٕرۍ تہِ چلو کیٚنہہ چھُنہٕ پَرواے أسی دِمو اَتہِ نَظر أسۍ چھِ فِلحال آوٕرۍ زٕ ژور ترٛےٚ ہَفتہٕ چھِ أسۍ آوٕرۍ ترٛیٚیہِ ہَفتہٕ بعد ہٮ۪کو أسۍ یِتھ بیٚیہِ ؤنۍتو مےٚ بیٚیہِ ؤنۍ گۄڈٕ ؤنۍتو مےٚ ریٹ کرو أسۍ پَتہٕ تٔتی فاینَل مےٚ ؤنۍتو ڈِزایِن چھےٚ کھالُن کِنہٕ پٕلین رنٛگ ڈِزاین چھِ أسۍ سٲرۍسٕے منٛز کَران رویال وال پُٹی منٛز پی او پی یَس منٛز ڈِزایِن کھالان مےٚ ؤنۍتو کیٛاہ کیٛاہ چھِ کَرُن تہٕ أسۍ دِمو تٔمی آیہِ گۄڈٕنٮ۪تھ گژھِ ڈیمپ پرٛوٗپھ دِمہوس گۄڈٕنٮ۪تھ سُہ چھِ واٹَر پرٛوٗپھ تَمہِ پَتہٕ کَرہوس پی او پی پَتہٕ وال پُٹی تہٕ پَتہٕ کرو رویَل تَتھ نیرَن ؤری دَہ وُہ تَمہِ سۭتۍ کِہیٖنۍ چھُنہٕ پَرواے تَمہِ خٲطرٕ دِمہوس کیٚنہہ فَشا وَشا ریٹ تُہۍ تُہی ؤنِو تُہۍ ییٖوا دۄہ وَے یِموا کِنہٕ ٹھیکہٕ وَے تہٕ تُہی ؤنۍتو کیٛاہ روزِ ٹھیٖک مکان کوتاہ بوٚڑ چھُ اچھا پَتہٕ نیٚبٕرۍ تہِ اکھ پور چھےٚ کِنہٕ زٕ پور زٕ پور گوٚو تَقریٖبَن دوٗن ڈۄڑ لَچھ زٕ لَچھ اَگر دۄہ مانہِ اَسہِ چھِنہٕ کٕہۭنۍ فرق دۄہ وَے أسۍ ہٮ۪وان بَتہٕ ہیٚتھ ساڑ شےٚ ہَتھ سَتھ ہَتھ یہِ تۄہہِ پانَس روزِ ٹھیٖک سُہ میٚٹیٖرِیَل ویٚٹیٖرِیَل سُہ أنۍزیو پانَے یا تہٕ اَگر اَسہِ تہِ دِتُو أسۍ تہِ ہٮ۪کو أنِتھ یُس حظ سامان وغیرہ چھِ تۄہہِ اَنُن اَتھ خٲطرٕ یہِ چھُ تۄہہِ پانَس تام یُس اَسہِ کٲم اَتہِ باسہِ تِتھی یِمو أسۍ اَگر بَتہٕ سۭتۍ اَنَن تیٚلہِ چھِ ریٹ دِنۍ علاوٕ اَگر نہٕ تیٚلہِ کرو تِم پنٛژاہ شیٹھ کَم پنٛژاہ رۄپیہِ تامَتھ وۄنۍ گوٚو تیٚلہِ ژےٚ سَتھ ہَتھ وُہ ہٮ۪موے ژےٚ دۄہَس چایہِ بَتہٕ وَرٲے چاے چاے چھو اَنٕنۍ چاے کَتہِ اَنو أسۍ سۭتۍ بَتہٕ وَرٲے نہ نہ سُہ چھِ برابر آز چھِ ریٹٕے یی ٹھیٖک چھُ بہٕ تہِ أسۍ دِمو نظر أسۍ یِمو صُبحَن سوزون بہٕ نَفر اوٚت نظرِ تہٕ کیٚنہہ چھِنہٕ پَرواے چلو